وعلیکُم سَلام ٹھیٖک پٲٹھۍ چھُو اَلحَمدُاللہ تُہۍ چھِو ٹھیٖک کَتہِ پٮ۪ٹھ چھُو جِناب آ بِلکُل بِلکُل آ بِلکُل أسۍ گٔے أسۍ چھِ ڈاکٹر اعجاز بِلکُل تُہۍ کَتہِ پٮ۪ٹھ چھِو کٔرۍ تو حُکُم اچھا ٹھیٖک حظ

کَتھ دَوا ووٚنوٕ تۄہہِ اَتھ کیٛاہ دَوا اوٚنوٕ تۄہہِ دوا کیٛاہ ناو کیٛاہ کیٛاہ آ بِلکُل بِلکُل بِلکُل اَوا بِلکُل بِلکُل ٹرٛیٖٹمینٹ کٔژن ٹریٖٹمنٹ کٔژن ڈاکٹرن نِش کوٚروٕ تۄہہِ ترٛٮ۪ن ڈاکٹرَن نِش تہٕ فرق گٔیہِ نہٕ فرق فرق چھُنہٕ باسان کِہیٖنۍ وٕ چھَ حظ بہٕ اچھا بِلکُل

بِلکُل وٕچھ اچھا

وٕچھِ سَا بہٕ وٕچھ سا بہٕ وَنےٚ ژےٚ اکھ چیٖز کَتھ ژےٚ چھا کٔرمٕژ ٹرٛیٖٹمٮ۪نٛٹ أکِس دۄن ترٛٮ۪ن ڈاکٹرن نِش تہِ حظ اَتھ چھُنہٕ ٹریٖٹمنٹ کَرِ نہٕ اَتھ زٕ کِہیٖنۍ کیٛازِ یہِ چھُ سُہ کِنہٕ یہِ پرابلِم اَتھ چھُ ساروی کھۄتہٕ بوٚڑ بارٕ چیٖز پَرِہِیٚز سَپوز چھُ کَرُن اَتھ چھُنہٕ یہِ سُہ ٹھوٗل چھِنہٕ کھیٚنۍ کینٛہہ یا فِش اویِل سُہ زیادٕ نہٕ کینٛہہ ایٚکسَس منٛز چھِنہٕ کھیٚنۍ بِلکُل لِمٹَس منٛز یا ماز ماز چھُ کھٮ۪وان ماز چھُنہٕ بِلکُل لِمٹَس منٛز زیادٕ نہٕ کیٚنٛہہ اَتھ چھِ پرِہِیٚزعِلاج ٹرٛیٖٹمٮ۪نٛٹٕے اَتھ کٔر نہٕ زیادٕ ٹرٛیٖٹمٮ۪نٛٹ کِہیٖنۍ آ بِلکُل

اَتھ چھُ صُبحَس ساڑٕ سَتھ ساڑٕ سَتھ پٮ۪ٹھ دہ ساڑ دہ تانۍ ساڑ دہ تانۍ یہِ چھُ آسان ژٔنٛدٕروار تہٕ برٛٮ۪سوار آ بِلکُل کُنہِ تہِ دۄہ کران لاڈٕس لاڈس ہَسپَتال آ بِلکُل اَتہِ تہِ چھُس بہٕ اَتہِ تہِ چھُس بہٕ اَتہِ تہِ چھُس بہٕ تَتہِ چھُس بہٕ آسان بۄموارِ دۄہ بِلکُل بِلکُل زٕ ہَتھ زٕ ہَتھ زٕ ہَتھ بِلکُل زٕ ہَتھ رۄپیہِ فیٖس کِہیٖنٛۍ چھُنہٕ پَرواے تُہۍ ہیٚکِو وِزِٹ کٔرِتھ أسۍ ہیٚکو تۄہہِ سۭتۍ سَلام